مےٚ حظ چھِ ہیٚچھمٕژ سٕژ کٲم مےٚ ووت واریاہ کال سٕژ کٲم ہیٚچھان بَنے یَس حظ بہٕ وۄنۍ وۄستہٕ پَتہٕ حظ آو مےٚ اَکہِ لَٹہِ گرٛاکھ اَکھ تٔمۍ دوٚپ مےٚ حظ دِ یِم فراک سوٗٹ ژور سُوِتھ مےٚ حظ یُتھُے وۄنۍ فِراک سوٗٹ لٲگۍ سُوٕنۍ زٕ سُوۍ مےٚ ترٛیٚیِم اَکھ ٲسٕس بہٕ سُوان تہٕ مےٚ حظ گوٚو اَتھ نال غلط غلط گوم مےٚ اوس نالہٕ پیٖس ژَٹُن مےٚ ژوٚٹ نالٕے مےٚ حظ سوٗنٛچ مےٚ دوٚپ وۄنۍ کیاہ کَرٕ بہٕ اَتھ کِتھ کٔنۍ کَران بہٕ ٹھیٖک مےٚ حظ کوٚر پَتہٕ تَتھ یُتھ حظ مےٚ مےٚ ژھُن بیٚیہِ کھوٗلِتھ بٔتھِم سایڈ حظ کوٚر مےٚ تَتھ پَتھ کُنَتھ تَتھ حظ ژھٕنۍ مےٚ سۄ نالٕچ ہَن ژھٹِتھ تَتھ حظ دیُت مےٚ پیٖس تہٕ کوٚرُم پَتھ کُنَتھ سُہ اٮ۪ڈجَسٹ أتھۍ سۭتۍ حظ اوٚنُم پٔتِم طرف برونٛٹھ کُن تَتھ حظ ژوٚٹ مےٚ نوٚو نال اوٚن مےٚ سُہ برونٛٹھ کُنَتھ ژوٚٹ مےٚ تَتھ نال برونٛٹھٕ کوٚر حظ مےٚ سُہ تِتھَے کٔٹھۍ ٹھیٖک یُتھُے حظ پَتہٕ سُہ آو سُہ گرٛاکھ دِتۍ مےٚ أمِس یِم فِراک سوٗٹ ژور سُوِتھ تٔمِس نہ حظ باسیوٚ نہٕ تَتھ منٛز کِہینۍ مےٚ دوٚپ شُکر چھُ تَس رۄبَس کُنَتھ مےٚ گوٚو یہِ ٹھیٖک یہِ کٲم گٔیے مےٚ ٹھیٖک لحاظہ کٔرِتھ ہیٚچھَان چھُ اِنسان یوٚتَس حظ قبرِ کھۄر والہِ توٚتَس تانۍ چھُ اِنسان ہیٚچھَان مےٚ اوس پَنٕنۍ کِنۍ شَک بہٕ چھس اَصٕل وۄستہٕ مگر ہیٚچھُن چھُ آسَان واریاہ تہِ کینٛہہ مےٚ ٲسۍ تَتھ منٛز کمی پیٖشی واریاہ مےٚ گٔیے سۄ اَتٮ۪ن ٹھیٖک مےٚ کٔر کوٗشِش مےٚ دوٚپ بہٕ کِتھ کٔنۍ ہٮ۪کَن یہِ ٹھیٖک کٔرِتھ تہٕ مےٚ کٔر سۄ کٲم ٹھیٖک بیٚیہِ لَٹہِ تہِ حظ آو مےٚ یِتھَے کٲٹھۍ گرٛاکھ اَکھ تٔمۍ دوٚپ دوٚپُن مےٚ دِ سا آز کورِ سُوِتھ جامہٕ مےٚ لوگ سُہ لۄکٕٹۍ پجامہٕ چھِ آسان سَکھٕے پہمَتھ سُوٕنۍ مےٚ حظ یُتھُے لوگ سُہ پجامہٕ سُوُن تٔمِس تٔمۍ دوٚپ دوٚپُن أمِس گژھِ مےٚ آسُن ییٚمہِ ڈِزاینُک بہٕ حظ یُتھُے مےٚ لوگ سُوُن وٕچھان وٕچھان سُو مےٚ سُہ جامہٕ مگر سُہ حظ گوٚو تٔمِس تھوڑا لوٗزٕے پہمَتھ گوٚو تٔمِس سُہ سُہ گرٛاکھ حظ آو مےٚ صُبحن تٔمۍ دوٚپ دوٚپُن مےٚ نہ حظ وَنیو وٕے نہٕ ژےٚ یَتھ کٲٹھۍ أمِس یہِ چھِ لوٗز أمِس واریاہ مےٚ دوٚپُس کینٛہہ چھُنہٕ پَرواے تُہۍ تھٲیِو ییٚتھی بہٕ کَرٕ أمِس یہِ بیٚیہِ ٹھیٖک سوٗنٛچ حظ مےٚ دٮ۪ماغَس مےٚ دوٚپ وۄنۍ کیاہ کَرٕ بہٕ وۄنۍ کِتھ کٔنۍ کَرٕ بہٕ أمِس یہِ ٹھیٖک مےٚ حظ اوٚن اِلاسٹِک مےٚ حظ لَگوٚو تٔمِس سایڈَن دۄن تَتھ اِلاسٹِک سۄ حظ گوٚو پانَے لوٗز تٔمِس صُبحن یُتھُے گرٛاکھ آو تٔمۍ یُتھُے وٕچھ تَتھ تَتھ آس اَنٛدو دۄیو پھٕچہِ کھَژمَژٕ سُہ حظ اوس بَنیوٚمُت زبردست سُہ ڈرٛس تٔمِس پَتہٕ حظ آے مےٚ بیٚیہِ کورِ زٕ ژور دوٚپُکھ اَسہِ تہِ دِ یِتھٕے کٲٹھۍ سُومُت یِتھ کٔنۍ ییٚمِس چھُتھ سُومُت تِتھٕے کٲٹھۍ دِ اَسہِ تہِ سُوِتھ لحاظہ کٔرِتھ دوٚپ اَتٮ۪ن تہِ ہیوٚچھ مےٚ سوٗنٛچ مےٚ مےٚ دوٚپ بہٕ کِتھ کٲٹھۍ کَرٕ یہِ تہٕ مےٚ حظ کوٚر سُہ ٹھیٖک تٔمِس بَچَس تہِ مےٚ گٔیے بیٚیہِ تہِ تَتھ منٛز اَصٕل اٮ۪کٕسپیٖرَنس مےٚ حظ ہیوٚچھ تَتٮ۪ن تہِ بیٚیہِ وارٕ وارٕ وارٕ وارٕ ہیوٚچھ مےٚ تَتٮ۪ن لحاظہ میون مقصد چھُ وۄنۍ پوٚتُس یی اِنسان چھُ ہیٚچھان واریاہ تہِ کینٛہہ